مےٚ ہَسا آو پٔتمہِ ؤری مِلِیَو مےٚ اَکھ ٹوٗرِسٹہٕ اکھ یُس مےٚ ییٚتہِ تَمہِ سۭتۍ گوٚو اِنٹٕرَیٚکشَن پَتہٕ گوٚس بہٕ تٔمِس سۭتۍ واریاہَن کینٛژھَن ییٚتہِ جایَن یِم ٹوٗرِسٹہٕ پٕلَیس فیمَس جایہِ چھِ نِیوٗ مےٚ سہُ یِمَن جایَن چکرَس کَرنو مےٚ وِزِٹ چھُ یِمَن جایَن تہٕ تٔمِس سۭتۍ گوٚو پتہٕ واریاہ ٹھیٖک اصٕل اکھ رِلَیشَن تہٕ سُہ اوس روزان بیسِکَلِی چَنٛدِی گَڑس منٛز تہٕ پَتہٕ دوٚپ مےٚ تٔمۍ دوٚپُن ژٕ ییٖزِ چَنٛدی گڑھ تٔمۍ کوٚر مےٚ اکھ اِنوِٹیشَن تہِ کوٚرُن دوٚپُن ژٕ یٖزِ چَنٛدی گڑھ کہِ تَتہِ چھِ کینٛہہ فیمَس پٕلَیسٕز ٹورِس پٕلَیسٕز یِم واریاہ بَیسٹہٕ چھِ واریاہ اَصٕل چھِ یِمَن جایَن لُکَن ہُنٛد واریاہ زیادٕ رَش چھُ آسان تَتھ منٛز چھِ کینٛہہ جایہِ وۄنۍ تٔمۍ ناو کینٛہہ اکھ ووٚن تٔمۍ رَاک گاڈَن چھِ اَکھ جاے اَکھ بیٚیہِ ووٚن تٔمۍ سُکھنا لَیک چھُ بیاکھ اکھ ٹوٗرِسٹہٕ پٕلَیس یا چھت بیٖر زوٗ چھُ بیاکھ اکھ ٹوٗرِسٹہٕ پلَیس اَمہِ مٔزیٖد تِہ ؤنۍ تَمہِ کینٛہہ ٹوٗرِسٹ پٕلَیسٕز دوٚپُن ژٕ ییٖزِ تور تہٕ وِزِٹ کٔرۍ زِ تور تم چھِ واریاہ فیمَس پٕلَیسٕز واریاہ اَصٕل جاے